یُس مےٚ نوٚو کوٚسشَن چھُ آمُت سُہ چھُ مےٚ آمُت کہِ ژٕ چھُکھا مارنِنٛگَس مَنٛز رَن کَران کِنہٕ اِونِنٛگَس مَنٛز ژٕ کوٗتاہ ٹایم چھُکھ کَران سپیٚنڈ چَلنَس مَنٛز رَنِنٛگ کَرنَس مَنٛز یہِ کُس چیٖز چھُے ژےٚ ماٹِویٹ کَران رَنِنٛگ کَرنہٕ خٲطرٕ پرٛٮ۪تھ دۄہ بہٕ چھُس زیادٕ تَر کَران رَن واک یُس بہٕ کَران چھُس سُہ چھُس بہٕ کَران اِونِنٛگَس مَنٛز کیاز اِونِنٛگ ٹایم چھُ آسان ساروی مَنٛز بہتریٖن ٹایم واک کَرنہٕ خٲطرٕ اِونِنٛگَس مَنٛز چھُس بہٕ کَڑان اکھ زٕ کلوٗمیٖٹر واک بیٚیِس یُس دِگر پَتہٕ یُس وقت چھُ آسان شام تانۍ اتھ مَنٛز چھُس بہٕ زیادٕ رَنِنٛگ کَران رَنِنٛگ چھِ یہِ چیٖز رَنِنٛگ سۭتۍ چھ یہِ چیٖز فٲیدٕ واتان کہِ اِنسانَس چھِ باڑی روزان فِٹ رَنِنٛگ کرنہٕ سۭتۍ خوٗن کَران دورٕ امہِ سۭتۍ چھُ خوٗن واتان پرٛٮ۪تھ کُنہِ تانَس مَنٛز اصل پٲٹھۍ تہٕ بیٚیہِ امہِ سۭتۍ چھِ مَضبوٗطی یِوان باڑی روزان فِٹ میٚنٹَلی روزان اِنسان فِٹ فِزِکلی روزان فِٹ تہٕ رَنِنٛگ گَژھِ کَرٕنۍ رَنِنٛگ چھِ واریاہ اصل چیٖز خاص کر مارنِنٛگَس مَنٛز اگر کانٛہہ کَرِ سُہ چھُ زیادٕ بہتر یہِ کَرُن اَلبَتہ اگر نہٕ وۄنۍ مارنِنٛگَس مَنٛز کٲنٛسہِ ٹایم آسہِ یِوان کینٛہہ تہٕ اِونِنٛگَسٕے مَنٛز مَطلَب دۄہَس گَژھِ ورزش کَرٕنۍ تہٕ امہِ سۭتۍ چھ روزان اِنسان فِٹ میٚنٹلی تہِ تہٕ فِزِکلی تہِ